زیادٕ ایٚنجاے کَران آبہٕ جنگ چھِ کَران بیٚیہِ چھِ أسۍ پنٛنِسٕے محلَس مَنٛز واریاہ زیادٕ یِم لٔڑکہٕ کورِ یِم چھِ لٔڑکہٕ چھِ گَژھان گاڈٕ گاڈٕ رَٹنہِ چھِ تَتھ مَنٛز تہِ چھِ اٮ۪نجاے کَران کھیٖر بَوانی خیٖربھوانی مٲلہٕ چھِ تتہِ تہِ چھِ أسۍ اٮ۪نجاے کَران میٖر صٲبُن مٲلہٕ چھِ تتہِ تہِ چھِ اٮ۪نجاے کَران واریاہ زیادٕ پَنٕنۍ گَرِکۍ تہِ چھِ نِوان پَنٕنۍ بیٚننہِ بٲے سٲری پانَس سۭتۍ رٔلِتھ مِلِس چھِ أسۍ تتہِ کَران واریاہ زیادٕ اٮ۪نجاے قَمَر صٲبُن مٲلہٕ تہِ چھِ آسان اَسہِ گاندَربَلَس مَنٛز سُہ تہِ چھِ واریاہ دوٗر دوٗرِ پٮ۪ٹھ چھِ یِوان خلَق سُہ وٕچھنہٕ واریاہ اٮ۪نجاے چھِ تم کَران تتہِ تیٚتہِ چھِ واریاہ قٕسمٕکۍ واریاہ قٕسمٕکۍ چیٖز آسان خَلَق چھِ تم وٕچھان جوٗلہٕ چھِ کِچَن چیٖز چھِ وَغیرہ وَغیرہ چھِ خَلَق کَران تمہِ سۭتۍ تہِ اٮ۪نجاے پٕلے گراوُنٛڈ تہِ چھِ یَتھ لٔڑکہٕ چھِ سکوٗل پٮ۪ٹھ یِوان کالجہِ پٮ۪ٹھ یِوان چھِ گِنٛدان تیٚتہِ کِرکَٹ چھِ گَژھان تمہِ سۭتۍ تہِ اٮ۪نجاے ہَمسایَن ہُنٛد تہِ چھِ گَژھان تَتہِ چھِ بیٚنہِ بٲے پانہٕ ؤنۍ رَلان چھِ گَژھان تمہِ سۭتۍ تہِ اٮ۪نٹَرٹینم۪نٛٹ چھِ تمہِ سۭتۍ تہِ گَژھان سیٚنٛدِ پٮ۪ٹھ چھِ گَژھان تیٚتہِ چھِ چا گَرِکۍ ییٚلہِ گَرِکۍ سٲری رٔلِتھ ملِتھ چھِ گَژھان پَتہٕ چھِ أسۍ نِوان چاے بَتہٕ وغیرہ چھِ أسۍ کھیٚوان سیٚنٛدِ بٔٹھِس پٮ۪ٹھ تمہِ سۭتۍ تہِ چھِ أسۍ اٮ۪نجاے کَران